آ مےٚ چھِ پاے یُس یہِ پَڑٲے خٲطرٕ یہِ لون چھِ دِوان تَمہِ خٲطرٕ چھِ تَمِچ چھِ مےٚ جانکٲری تھوڑا تِکیازِ مےٚ چھُنہٕ کوٚرمُت پانہٕ یہِ لون کینٛہہ تہِ میٲنۍ دوستَن أکۍ چھُ کوٚرمُت اَکہِ پھِرِ یِہٕے اٮ۪جوکیشَن لون تٔمۍ کَریو جے کے بینٛک یُس چھُ اَسہِ ییٚتہِ بیںٛک اَکھ تٔمۍ کوٚر تمے تَمے منٛز کوٚر تٔمۍ اٮ۪پلاے تہٕ تٔمِس مِلیو اَکھ ییٚمیُٚک لون لٮ۪پٹاپ خٲطرٕ ٲسۍ تِم لون دِوَان أکِس سٹوٗڈنٛٹَس ٲسۍ تِم دِوان تٔمۍ تٔمۍ کَریو تَمہِ دۄہ شیٹھ ساس رۄپیہِ لون اَمیُٚک تہٕ مگر اَتھ ٲسۍ سِکیٖم ٲس اَتھ اَتھ ٲسۍ نہٕ پٮ۪وان اَتھ اوس وَ اِنٹرٛیسٹ اوس نہٕ اَتھ کینٛہہ یہِ اوس اِنٹرٛیسٹ فِری تِکیازِ اَتھ اوس پٮ۪وان لیکِتھ اَنُن کالجہِ پٮ۪ٹھ تہٕ یہِ اوس تیٚلہِ گژھان یہِ لون گرٛانٛٹ یہِ اوس یِمو گورمینٹ سِکیٖم اَکھ یۄس جے کے بیںٛک تھرٛوٗ ٲسۍ دِوان یِم تہٕ رۄپیَس شیٹھ ساس ٲسۍ دِوان یہِ أمۍ تٔمۍ اوٚن پتہٕ تَتھ لٮ۪پٹاپ یُس تٔمِس ضروٗرَت اوس لَگَان تہٕ سُہ کریو أمۍ جے کے بینٛک یُس بیںٛک چھُ تٔمی دِژیو أمِس تہٕ پَتہٕ وول تٔمۍ سُہ نَکھہٕ وارٕ وارٕ اوس تٔمِس تَتھ ہُہ مٲنتو تُہۍ قٕسطہٕ چھِس ژھٮ۪نان تہٕ تٔمۍ وول سُہ ؤریَس منٛزٕے نَکھہٕ تہٕ بیٚیہِ کھوٚت نہٕ تٔمِس تَتھ اگر شیٹھ ساس چھِ تٔمِس پیٚیہِ شیٹھٕے ساس واپَس دِنۍ تٔمِس کھوٚت نہٕ تَتھ ہُہ کینٛہہ تِکیازِ سۄ ٲس گورمینٹٕچ اَکھ سِکیٖم